شُپین ڈِسٹکٹ چھُ یِوان لَبنہٕ پیٖر پَنجال یُس زَن یہِ چھُ بال تَمہِ چہِ کھۄنہِ منٛز چھُ یِوان یہِ لَبنہٕ تہٕ یُس یہِ چھُ اکھ بالٲیی علاقہٕ تہٕ اَمیُک یُس لگ بگ ایریا چھُ سُہ چھُ ترٕٛہ ساس سَتھ ہَتھ تہٕ اَکہٕ تٲجی ہیکٹِیر چھُ لگ بگ اَمیُک ایریا تہٕ یہِ چھُ لگ بگ یِوان لَبنہٕ اَکہٕ وَنزاہ کِلومیٖٹر دوٗر یُس سری نَگر پٮ۪ٹھ تہٕ اَمیُک یُس اکھ خاص فیٖچر یا خٔصوٗصیت چھُ یہِ چھُ یِوان لَبنہٕ مۄگل روڈَس یُس مَشہوٗر روڈ چھُ یہِ چھُ یِوان تٔتھۍ پٮ۪ٹھ لَبنہٕ تہٕ یُس اَمیُک ناو چھُ اَتھ منٛز چھِ ڈِفرنٹ لُکھ ؤکھ یِمن لُکن ہنز یا یِم ٲسۍ یِمن یہِ ساینٹِسٹن ہُند یا آرکیولجسٹ تہِ وَنو أسۍ یِۂنز راے چھِ ڈِفرنٹ کیٚنٛہہ چھِ وَنان زِ یُس اَمیُک ناو چھُ سُہ چھُ ہومُت سُہ چھُ درامُت شاہ پایَن منٛز تہٕ ییٚمیُک مطلب گوٚو اِنگلِشس منٛز وَنو أسۍ رویِل سَٹی تہٕ مطلب وَنو أسۍ یِم بادشاہ یا یِم بٔڑۍ بٔڑۍ لُکھ ٲسۍ تِہنز رُکنٕچ جاے ہٮ۪کو أسۍ ؤنِتھ یا کیٚنٛہہ چھِ وَنان اَتھ چھِ وَنان مطلب اَمیُک ناو ہسا چھُ آمُت کَڈنہٕ شِنہٕ وَنہٕ منٛز شِنہٕ وَنہٕ مطلب گوٚو یَتھ وَنو یہِ شیٖنوٗ پَہاڑ یا وَنو أسۍ شیٖنوٗ جنگُل چھُ یہِ چھِ اَمِچ تھوڑا ہِسٹری